ژۄداہ ساس پانٛژھ ہَتھ تُرٛواہ رۄپیہِ پٕنٛژٕ ساس شیٚے ہَتھ کاہہ رۄپیہِ تہٕ ترٛےٚ پونٛسہٕ نَمنَمتھ ساس اَکھ ہَتھ ژۄوُہ رۄپیہِ شیٚے لَچھ ترٛوٚوُہ ساس ترٛےٚ ہَتھ زٕ رۄپیہِ تہٕ اَرداہ پونٛسہٕ نَو لَچھ نَمنَمَتھ ساس نَو شیٚتھ نَمنَمَتھ رۄپیہِ تہٕ نَمنَمَتھ پونٛسہٕ دہ لَچھ